سَداہ جُلَے زٕ ساس نَو اَمہِ دۄہ گُزریو مےٚ بُڈِبَب شامَس شیٚیہِ بَجہِ یہِ دوہ اوس واریاہ زیادٕ موٚکُر تٔمِس اوس ہاٹ اَٹیک تہٕ گُزریو تُرٛواہ ژۄداہ مارچ زٕ ساس تُرٛواہ أمۍ دۄہ گُزرے مےٚ ماستٕر بیٚنہِ أمۍ کٔڑ أمِس ٲسۍ ڈِلِوری بٔہِمہِ تُرٛوہایمہِ گٔے أمِس ڈٮ۪تھ اچانک یہِ گٔے صُبحٲے کومَہَس منٛز پَتہٕ آے نہٕ واپَس تورٕ کِہیٖنۍ تہِ صُبحٲے سَتہِ بَجہِ گُزرے یہِ أمِس چھِ اَکھ تُرٛواہ ؤرِیُک لٔڑکہٕ آز أمِس ناو رُمان چھِ تُرٛواہ مے زٕ ساس اَکہٕ وُہ اَمہِ دۄہ گُزرے مےٚ بُڈِبَب ماجہِ بٔڈٕبَب تٔمِس اوس کٮ۪نسَر لاسٹ سِٹیج تُرٛواہ مے گُزریو سُہ تہِ اَکہٕ وُہ جوٗن زٕ ساس ترٛوٚوُہ زٕ رٮ۪تھ برٛونٛٹھ گُزرے مےٚ ماجہٕ نانۍ أمِس تہِ اوس کٮ۪نسر یہِ تہِ گُزرے کٮ۪نسَر کہِ وَجہ سۭتۍ تُرٛواہ جُلَے زٕ ساس ترٛوٚوُہ اکھ رٮ۪تھ برٛونٛٹھ آز گٔے میٛانہِ نانہِ بیٚکِس مٲلۍ نانہِ برابر اَکھ رٮ۪تھ گُزریمتِس یِمَن گوٚو ہاٹ اَٹیک اچانک یہِ گُزرے صُبحٲے شیٚیہِ بَجہٕ